وٹ آر دَ سَم آف یُوَر فیورِٹ پٕلیسِز ٹُہ وِزِٹ اینٛڈ واے ڈوٗ یوٗ لایک دٮ۪م کینٛہہ فیورِٹ پٕلیس چھِ مےٚ مطلب پہلگام چھِ گُلمرگ چھِ کَشمیٖرَس منٛز تِم چھِ واریاہ زیادٕ فیمَس پنٛنہِ بیوٗٹی خٲطٕر تہٕ مےٚ چھِ تِم واریاہ زیادٕ پَسنٛد بہٕ چھُس تِمَن تَوے لایِک کَران کیٛازِکہِ تَتِچ بیوٗٹی نیچرَل بیوٗٹی سُہ چھُ واریاہ زیادٕ خوٗبصوٗرت یُتھُے اِنسان چھِ تور گَژھان اَتہِ چھِ وَنان مطلب ییٚتی بیٚہمو تَتیُک تِم تَتِکۍ تٕم پہاڑ تَتیُک سُہ گرٛیٖن گرٛیٖن گرٛیٖنری سَبزار سُہ چھُ اِنسانَس واریاہ زیادٕ اٮ۪ٹرٛیکٹ پانَس کُن کَران ییٚمہِ سۭتۍ کہِ اِنسان چھُ چاہان تَتی بِہُن واریاہ فیمَس پٕلیس چھِ اَمہِ کھۄتہٕ زیادٕ چھِ سۄنہٕ مَرٕگ چھُ یوٗسمَرٕگ چھُ یِم چھِ واریاہ زیادٕ اَصٕل تۄہہِ پَزنو او تۄہہِ پَزِ اور گَژھُن پنٛنہِ فیملی ہٮ۪تھۍ کیٛازکہِ یِم چھِ اَصٕل پِکنِک سپاٹٕز تہٕ اِنسان چھِ اَصٕل اِنجاے کَران